وعلیکُم السلام ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک تُہۍ چھُوا سٲری ٹھیٖک اَہَن حظ آ أسی چھِ ؤنۍتو آ کۄکَر ہَے بَنن کۭتیاہ چھُو ضوٚرَتھ تۄہہِ آدٕ سا کۄکَر بَنن کۄکَر بَنن کیٚنہہ چھُنہٕ پرواے

زیادٕ چھِنہٕ کیٚنہہ تہٕ لگ بگ زٕ پانٛژھ پٕرسَنٛٹ ہیٚکن گٔژھِتھ یہِ چھُو ہُتھ پٲٹھۍ ہالَس چھِ وٕچھُن یِمَن مطلب اگرَے کِلوٗ چھُ زٕ ہَتھ وُہ رۄپیہِ تہٕ پَتہٕ چھِ وٕچھُن ہُتھ کٔنۍ مطلب کوٗتاہ لَگہِ یِمَن وَزنَن کیٛاہ لَگہِ تَمی مُطابِق گژھِ یِمَن ریٹ تہِ تھوڑا میلہِ وۄنۍ چھُو تۄہہِ گُتُلۍ نِنۍ تۄہہِ چھُو نا واریاہ نِنۍ تہٕ تھوڑا میلہِ ڈِسکاوُنٹ تۄہہِ میلوٕ تھوڑا بہت اۭں فٔسٹَس پٮ۪ٹھ چھُوا ضوٚرَتھ اَدٕ کیٚنہہ چھُنہٕ پرواے وٕنۍ چھِ توٚتام واتہِ بیٚیہِ نوٚو مال تہِ تۄہہِ دِمہو کیٚنہہ چھِنہٕ پرواے کۄکَر بَنن

نہ نہ سُہ چھِ صاف مال چھِ بٮ۪مٲرۍ چھِنہٕ کیٚنہہ یِمَن چھُنہ یِوان دوا وَوا دِنہٕ مطلب یِم چھِ ٹھیٖک بٮ۪مٲرۍ وٮ۪مٲرۍ چھَنہٕ کیٚنہہ اوترٕ اوس گَرمَس منٛز تھوڑا بہت مٔنٛزۍ مٔنٛزۍ مگر آز چھِ ٹھیٖک آز چھُنہٕ کیٚنہہ سُہ ٹٮ۪نشَن مہٕ رٔٹِو تُہۍ کیٚنہہ مال آسہِ صاف اِنشاء اللہ تہٕ بیٚیہِ میلہِ تھوڑا ڈِسکاوُنٹ تہٕ کیٚنہہ چھُنہٕ پرواے بیٚیہِ بیٚیہِ

اَدٕ تُہۍ ییٖزیو یوٗرۍ ییٖزیو دُکانَس پٮ۪ٹھٕے أسۍ چھِ ییٚتی آسان دۄہَس تُہۍ ییٖزیو دُکانَس پٮ۪ٹھٕے فون نمبر چھُو نا تۄہہِ آ تیٚلہِ تہِ کٔرۍزیو تُہۍ زٕ زٕ دۄہ لگ بگ بونٛٹھٕے پہن کٔرۍزیو تُہۍ فون تُہۍ پٲیزیو مےٚ بیٚیہِ یاد تُہۍ ؤنۍزیو اَسہِ چھِ یِتھ پٲٹھۍ یِتھ پٲٹھۍ نیُن ٹھیٖک چھا توٚتام پَتہٕ اَنناوَو تَمی دۄہ تازٕ مال تہٕ کیٚنہہ چھُنہٕ پرواے تَمہِ دۄہ بَنن ٹھیٖک چھا آ آ ڈِسکاوُنٹ میلہِ تھوڑا بہت تُہے چھُو پَنٛنی کَسٹَمَر کیٚنہہ چھُنہٕ پرواے ٹٮ۪نشَن مہٕ رٔٹِو تُہۍ کیٚنہہ تہٕ آ تُہۍ ہے چھُو پنٛنۍ تُہۍ چھُوا کیٚنہہ تُہۍ چھُو اَسی نِش نِونٕے ہمیشہٕ تہِ آ دَپ فٔسٹَس پٮ۪ٹھ چھُو تۄہہِ ضوٚرَتھ نا آ پَنٛژاہ بہ اَدٕ سا ٹھیٖک پَنٛژاہ چھُوا تۄہہِ برابر پَنٛژاہ نِنۍ اچھا شیٹھ مطلب پَتہٕ وٕچھو کۭتیاہ کِلوٗ کھَسن تہٕ نہ ٹھیٖک چھِ شیٹھ چھُو تۄہہِ نِنۍ نا آدٕ سا ٹھیٖک چھِ تہٕ تُلِو تُلِو کیٚنہہ چھِنہٕ آ فون کٔرۍزیو تُہۍ بۄنٛٹھٕے زٕ دۄہ ووٚنوُنا تۄہہِ زٕ دۄہ بونٛٹھ کٔرۍزیو تُہۍ فون تُہۍ پٲیزیو یاد تہٕ کیٚنہہ چھُنہٕ پرواے آدٕ سا تُلِو